اسلامُ عَليكُم ورَحمَةُ الله میٲنۍ ساروِیَو کھۄتہٕ پسند دیدہ فُڈ ریسِپی چَنل چھِ یوٹُوبَس پٮ۪ٹھ وِلیج ککِنگ چَنل یُس زَن واریاہ ذیادٕ اصل چھےٚ یِم چھِ اَسہِ واریاہ زیادٕ مطلب یہِ نہٕ اَسہِ تگان اوس یہِ نہٕ اَسہِ ہیچھان ہیوٚچھمُت اوس یہِ نہٕ اَسہِ تگان اوس رنُن تہِ بناوُن پَننہِ ڈیلی یوز زندگی منٛز تہٕ تہِ ہیوٚچھ اَسہِ اَمی چَنلہِ نِش اَتھ پٮ۪ٹھ چھُ واریاہ اصل پٲٹھۍ یِم ہیچھناوان ہاوان کِتھ کَنۍ کُس ریسِپی کِتھ کَنۍ چھِ بناوٕنۍ یہِ چھِ واریاہ زیادٕ اصل چَنل یہِ چھے پورٕ اِنڈیا ہَس منٛز گۄڑنِکِس نَمبرَس پٮ۪ٹھ فُڈ ریسِپی چَنل یِم ماننہٕ یِوان یہِ چھُ واریاہ زیادٕ اصل تہٕ اَمہِ سۭتۍ گے سٲنۍ کٲم واریاہ زیادٕ آسان أسۍ چھِ وۄنۍ پرٮ۪تھ کیٚنٛہہ ہیکان کُنہِ تہِ مُشکِلات بغٲرۍ تیار کٔرِتھ پَننٮ۪ن گَرَن اَندر یہِ چھُ واریاہ زیادٕ اصل اَمہِ سۭتۍ چھُ اَسہِ واریاہ زیادٕ مدد مِلان کانہہ تہِ غزا بناونہٕ خٲطر کانہہ تہِ غزا کُنہِ تہِ وِز تیار کَرنہٕ خٲطر یہِ چھِ واریاہ زیادٕ اصل چَنل اَمہِ سۭتۍ چھُ اگرأسۍ وۄنۍ کانہہ تہِ تِیُٛتھ چیز آسہِ بناوُن یُس یُس اَسہِ وٕنیُک تام زانہہ تہِ پَننٮ۪ن گَرَن اندر بَنوومُت آسہِ اَمہِ چَنلہِ ہِندۍ مَددتہٕ سۭتۍ چھِ أسۍ وۄنۍ سُہ تہِ بنٲیِتھ ہیکان پَننٮ۪ن گَرن اَندر